ہٕنٛدی روگن جوش چھُ سانہِ گرِ بَنان پتہٕ وَتہٕ پٮ۪ٹھٕے یُس مےٚ نانٕے ہُنٛد مطلب کہِ بٕڈبب چھُ مطلب کہِ نانہِ ہُنٛد مٲلۍ بٕڈبَب چھُ سُے حظ چھُ اَسہِ گۄڈٕ بَناوان مطلب کہِ سُے حظ اوس بَناوان تتھ چھِ لگان واریاہ سِن سانہِ محلہٕ منٛز چھُنہٕ سُہ سانہِ گامہٕ منٛز چھُنہٕ سُہ کِہیٖنۍ بَنان أسی یوت چھِ بناوان أسی یوت چھِ بَناوان سُے ہٕنٛدی روگن جوش مطلب کہِ سانہِ محلہٕ منٛز چھُنہٕ سُہ کٕہٕنۍ تہِ بَناوان بیٚیہِ چھِ أسی یوت بَناوان مطلب کہِ سُہ چھُ واریاہ اَصٕل واریاہ مزدار چھُ سُہ آسان تَتھ چھُ آسان تیوٗتاہ مَزٕ